مےٚ اَنٚے اوترٕ بایَک پَتہٕ گوٚوَس بہٕ مےٚ اوس گۄڈنِچ سٔروِس تہٕ بہٕ گووُس سٔروِس کَرناونہِ تِمو دِژ وارِیاہ اَصٕل سٔروِس کٔر تِمو یہِ ہَسا یہِ تِم ٲسۍ واریاہ زیادٕ پیشَنٹ تِم ٲسۍ وارِیاہ زیادٕ ہمبُل یہِ ہَسا یہِ وارِیاہ زیادٕ اَصٕل سٔروِس کٔر تِمو یہِ ہسا یہِ بایکہِ چھَجیٚکھ کرٕکھ اَصٕل پٲٹھۍ پَتہٕ وٲژ اوٗترٕ دوٚیِم سٔروِس مےٚ سٍتۍ اوس فرِٛی سٔروِس ییٚلہِ بہٕ دوٚیِم سٔروِس گوٚوُس کَرناونہِ یہِ ہسا یہِ تِمَن بَدلیٚو زَن بُتھٕے تورٕ تِم ٲسۍ بَدلٕے پٲٹھۍ کَتھ کَران تِمو کٔر تورٕ مُبلیل ژوٗر تِم ٲسۍ تِمو ترٛوو مُبلیل تہِ سیٚود کِہیٖنٛۍ تہٕ تِمو چھٔج نہٕ بایَک تہِ سیٚود کِہیٖنٛۍ تہٕ یہِ ہَسا یہِ بہٕ گوٚوُس وارِیاہ زیادٕ پَریشان گوٚوُس بہٕ وارِیاہ زیادٕ پَریشان گوٚوُس بہٕ اَتھ چیٖزَس پؠٹھ کہِ تِم چھِ گۄڈٕنیٚتھ کَسٹٕمَرَس فَساونٕچ کوٗشِش کَران ییٚلہِ کَسٹٕمَر فَسیٚو پَتہٕ چھِ تِم تُو کون اور میں کون یہِ ہسا یہِ واریاہ زیادٕ پَریشان گوٚوُس بہٕ تَتھ پؠٹھ تہٕ بہٕ چھُس وارِیاہ زیادٕ ناخۄش